اَلسلامُ علیکُم مےٚ حظ اوس وایَر کَٹَر اَکھ اوٚنمُت سۄ کَنٛچی لۄکٕٹۍ ییٚمہِ سۭتۍ تار چھِ ژَٹان سُہ اوس آرڈَر کَرنومُت تِکیٛازِ اسہِ ٲس نہٕ گھرِ فِٹِنٛگ کٔرِتھ کِہیٖنۍ تارَن اسہِ آسہٕ اَکثر آسان تِم تارٕ اَلہِ ہُنٛد تَمہِ خٲطرٕ کُنہِ ساتہٕ ٲس پیٚوان ژٹٕنۍ پتہٕ ٲسۍ پٕلاس سۭتۍ یا بدل کُنہِ سۭتۍ ژٹان کُنہِ ساتہٕ سراپچہِ سۭتۍ پَتہٕ ٲس ہُو وایر کَٹَر اوس نہٕ کِہیٖنۍ پَتہٕ کَریٛاو آرڈَر وایَر کَٹَر تہٕ سُہ درٛاو ٲں واریاہ اصٕل تَمہِ سۭتۍ ٲس اصٕل کٲم نیران سُہ ٲسۍ پَتہٕ یوٗز کَران ییٚتہِ نَس تہِ کُنہِ شایہِ ضروٗرت آسہِ ہا ژَٹٕنۍ تار سیٚکنٛڈ اکھ اوس لَگان تَتھ تار ژَٹنَس تہٕ سُہ اوس زبردست وایر کَٹر تَتھ ٲس تَھپھ نا تَتھ ٲس نیٚبٕرۍ لٲگِتھ یہِ پٕلا أنٛدٕرۍ اوس سُہ ہوٚمیٛک شِشتٕروٗ نیٚبٕرۍ ٲس تَتھ پٕلاسٹِک تھَپھ مگر سۄ ٲس واریاہ اصٕل تھپھ پٕلاسٹِکٕچ سُہ اوس واریاہ اصٕل تار یہِ تار ژَٹنہٕ خٲطرٕ یہِ تہٕ بیٚیہِ کٔر اسہِ تَتھ کٲم اَکھ لوٚگ سُہ تار ژَٹنَس تہٕ بیٚیہِ یِم ژوٗنٛٹیٚن چھِ لٔٹۍ ژَٹان اسہِ لوٚگ سُہ تَتھ تہِ پَتہٕ ٲسۍ أسۍ وایَر کٹرٕ کنٛچِیو بَدلہٕ یوٗز کَران ہۄتھ ژوٗنٛٹھۍ لٔٹۍ ژَٹنَس منٛز ژوٗٹیٚن تہٕ تٔمۍ دِژ اسہِ دۄنؤے کامہِ تِمو وایَر کَٹرو دِژ اسہِ دۄنؤے کامہِ اسہِ ٲسۍ پیٚوان ژوٗنٛٹھۍ لٔٹۍ ژَٹنہٕ خٲطرٕ الگ ہُو اَنٕنۍ تہٕ وایَر کٹرٕ خٲطرٕ الگ تہٕ بیٚیہِ تہِ ٲس نہٕ زیادٕ اصٕل کٲم نیران کِہیٖنۍ پَتہٕ ییٚلہِ اسہِ یہِ اوٚن تہٕ أمۍ دِژ دۄنؤے کامہِ تُہۍ مٲنیٛوٗ یہِ اوس ٹوٗ اِن وَن تہٕ یہِ درٛاو واریاہ اصٕل تہٕ اَمہِ خٲطرٕ چھِ أسۍ شکر گُزار تُہنٛدۍ تہٕ یہِ لوگ پَتہٕ اسہِ واریاہَن کامیٚن تَنہٕ پٮ۪ٹھ تہٕ پَتہٕ اَنہِ اسہِ تَمہِ پَتہٕ ییٚلہِ گۄٕنیٛک اکھ آرڈَر کَریٛاو تہٕ تَمہِ پَتہٕ اَنٛیٛاو یِم پتہٕ اسہِ باقٕے ٲسۍ یِم پِتٕرِ وِتٕر رِشتہٕ دار تِمو ییٚلہِ وُچھ تہٕ تِمو تہِ اننٲے پَتہٕ تِمٔے وایَر کَٹرٕے تِم ٲسۍ پتہٕ تِمَن ہۄتھ تہِ تار وار ژَٹنَس تہِ لگَان تہٕ بیٚیہِ تہِ یتھ یَتھ لگہِ ہاکھ ژَٹنہٕ خٲطرٕ تَتھ تَمہِ خٲطرٕ ٲسۍ تِم لاگان استعمال کَران تہٕ اَمہِ خٲطرٕ چھِ أسۍ واریاہ شکر گُزار کَمپٔنی ہِنٛدۍ تہِ تہٕ ویٚب سایٹٕکۍ اَمہِ ایپلِکیشنہٕ پٮ۪ٹھ اسہِ اَنیٛاے تہِ تِم تہِ تہٕ یہِ چھُ واریاہ اصٕل چیٖز یہِ گوٚو اسہِ واریاہ خۄش شُکریہ